اَسہِ چھَنہٕ پنٛنِس ایرِیاہَس منٛز کٕہۭنۍ تِنہٕ ریٚلیٖجَس جاے یور أسۍ گژھو البتہ بانٛڈی پوٗرہَس منٛز چھِ اَسہِ اَکھ اَستان سُہ چھِ پوٗ پوٗرِس منٛز یِوان اَستان چھِ اَکھ تہٕ أسۍ چھِ توٗرۍ گژھان تَتھ چھِ وَنان پوٗر اَستان تور چھِ أسۍ گژھان ہفتَس منٛز تویتہِ اَکہِ دۄہ برٛٮ۪سوار یا جُمعہ چھِ تور گژھان لوٗکھ زیادٕ تَر سُہ چھِ واریاہ زیادٕ مانٛنہٕ اَستان یِوان تور یُس تہِ گژھِ سُہ چھِنہٕ خٲلی واپَس نیران کِہیٖنۍ تِنہٕ تَتہِ چھِ حاجَت پرٛٮ۪تھ أکِس نیران أسۍ چھِ تور گژھان تَتہِ چھِ واریاہ پارکہٕ تَتہِ چھِ تَتہِ چھِ ترٛیش یُس سُہ ترٛیش چھِ اَنان تٔمِس چھِ سٲری دٲدۍ چھِ ژَلان سُہ ترٛیش چھِ أسۍ تَتہِ واریاہ زیادٕ اٮ۪نجاے کران چیٚنۍ سُہ چھِ واریاہ واریاہ مَزٕ دار آسان ترٛیش تٕرٕنۍ یَکھ ہِش آسان ترٛیش تَتہِ چھِ پارَک أسۍ چھِ تَتھ پارکہِ منٛز بہوان تَتھ چھِ تٕہَر دِوان أسۍ چھِ سٔہ تٕہَر کھٮ۪وان تَتھ تَہَرِ چھِ واریاہ مَزٕ آسان تَتہِ اَگر تَتہِ چھِ بَتہٕ دِوان یُس تور گژھِ تِمَن چھِ تَتہِ بَتہٕ دِوان پتہٕ چھِ یِکوَٹٕے تھانا پتہٕ چھِ بَتہٕ کھیناوان سُہ بَتہٕ کھیوٚن چھِ أسۍ کران تَتہِ اٮ۪نجاے واریاہ زیادٕ اَصٕل پتہٕ چھِ تَتہِ یِکوَٹٕے سارنی کران مایکہِ پٮ۪ٹھ آلو ؤلِو سا پَرَو یِکوَٹٕے نٮ۪ماز پَرٕناوان چھِ تَتہِ یِکوَٹَے نٮ۪ماز مطلب تور یُس گژھِ سُہ چھِنہٕ واپَس یِوان کِہیٖنۍ خٲلی تَتہِ چھِ کیٚنہہ نَتہٕ کیٚنہہ حاجَت نیران أسۍ چھِ توٗرۍ اَکثَر چھِ أسۍ توٗرۍ گژھان مگر جمعہ یا برٛٮ۪سوار ہفتَس منٛز اَکہِ دۄہ اَسہِ چھِ گَرِکٮ۪ن تہِ تَتھ جایہِ پٮ۪ٹھ واریاہ بٕروٗسہٕ اَسہِ چھِ پانہٕ تہِ تَتھ جایہِ پٮ۪ٹھ واریاہ بٕروٗسہٕ یُس سُہ ترٛیش چھِ چٮ۪وان سُہ چھِ بَلان اَگر کٲنٛسہِ کوتاہ تہِ دود آسہِ سُہ ترٛیش چٮ۪نہٕ سۭتۍ چھِ بَلان تَتھ اَستانَس چھِ ناو سُلطانِ عارفیٖن اَستان چھِ سُپوٗراہَس منٛز مطلب نٲیِد ہَلَس منٛز چھِ اَکھ جاے پوٗر سُہ چھِ تٔتی سُہ اَستان أسۍ ییٚلہِ أسۍ تور چھِ گژھان بیٚیہِ چھِ تَتہِ یہِ اَکھ لۄکٕٹ اَکھ ڈٔبۍ یہِ کُل اَکھ لۄکُٹ اَکھ کُل تَتھ چھِ پٮ۪وان گَنٛڈٕنۍ پَنٕںۍ دَچھ سُہ سُہ پرٛٮ۪کٹِس سٲری کران تَتہِ زیادٕ پہنَس اٮ۪نجاے ییٚلہِ پَنٕنۍ خیالات اظہار ہٮ۪کَو نہٕ کٔرِتھ کِہیٖنۍ پتہٕ چھِ دِلسٕے منٛز پَنٕنۍ خیال تھاوان پتہٕ چھِ تَتھ دَجہِ پٮ۪ٹھ گھنڈان تہٕ پتہٕ چھِ سُہ تالہِ پٮ۪ٹھ لاگان پتہٕ ییٚلہِ کانٛہہ خواہِش اَسہِ پوٗرٕ گژھِ نا پتہٕ چھِ پٮ۪وان واپَس تور اَستان گژھُن پَتہٕ چھِ پٮ۪وان تٕہَر نِنۍ یا کیٚنہہ توٚمُل یا کہِ کانٛہہ اگر پونٛسہٕ تہِ نی کانٛہہ چھِ کَٹھ اَنان کانٛہہ چھِ گُپُن اَنان دانٛد اَنان کران تَتہِ ذبح تہٕ کَڑان سٔہ دٔج واپَس ییٚلہِ تور تَتہِ چھِ لوٗکھ زَرٕ کاسَن اگر اَسہِ گَرَس منٛز آسَن کٲنٛسہِ بَچَس أسۍ چھِ زَرٕ کاسناوان پتہٕ چھِ زَرٕ کاسُن تہِ أسۍ توٗرۍ نِوان ہورٕ چھِ پتہٕ بَتہٕ وَتہٕ سۭتۍ نِوان أسۍ چھِ تور گژھُن واریاہ اٮ۪نجاے کران سُے چھِ ییٚتہِ اَسہِ رٔلجَس پٕلیس